اَسہِ چھُ آسان بیول آلریٚڈی گۄڈنٮ۪تھٕے یہِ ہہ یہِ کوٚرمُت تَیار سُے بیول چھِ أسۍ یہِ ہہ یہِ رُوان تہٕ پَتہٕ چھِ تَتھ تھل نیران تہٕ سۄے تھل چھِ أسۍ رُوان مثلاً کہِ أسۍ چھِ مَژٕرٛانٛگَن بیول کَڑان مژٕرٛانٛگَن بیلِس منٛز چھِ أسۍ پَتہٕ أکِس چَمنَس منٛز مَژرانٛگَن بیول ترٛاوان تَتھ چھِ سۄ تھل کھَسان تہٕ پَتہٕ چھِ سۄے تھَل أسۍ رُوان تہٕ یَتھ مَژٕرٛانٛگَن چھِ کھَسان تِمے مَژرانٛگَن چھِ أسۍ یوٗز کَران پَگاہ پنٛنِس سیُن رَننَس منٛز سِنۍ رنٛنَس منٛز چھِ أسۍ ڈیلی یوٗز کَران دۄہَے دۄہَے یوٗز کَران یہِ مَژٕرٛوانٛگُن مَژٕرٛانٛگُن چھُ اَکھ سُپی سُپایِس یِوان یہِ مصالو منٛز یُس أسۍ مطلب پرٛٮ۪تھ ساتَن چھِ أسۍ یوٗز کَران وازوان چاہے گَرِ سیُن رَنو چاہے کیٛاہ تہِ گژھِ ژیٚٹِنۍ کَرو تہٕ سُہ چھِ أسۍ یوٗز کَران حظ سُہ چھِ أسۍ مطلب واریاہ فٲیدٕ دِوان